اَسلامُ علیکُم وَرحمتہ اللہ ورکاتہ مےٚ حظ اوس کیب کوٚرمُت یارٕ بُک تۄہہِ نِش تہٕ مگر تُہۍ نہٕ حظ چھُو نہٕ وٕنیُک تام آمٕتۍ شامٕتۍ کیٚنٛہہ مےٚ حظ اوس نوکری خٲطرٕ اِنٹَروِو دیُن مگر وۄنۍ چھُنہٕ تَتھ چاراہ وارا کیٚنٛہہ کیٛازکہِ مےٚ گوٚو ییٚتہِ نَس گھنٛٹہٕ زیادَے پیٛاران ژےٚ ٲس مَے مےٚ لوکیشَن وٕنۍ مےٚ سٮ۪نٛڈ کٔرمٕژ تہٕ ژٕ آوکھٕے نہٕ تور وۄنۍ ژےٚ مےٚ ژےٚ کیٛازِ لوٚگُے یارٕ یوٗت ٹایِم ژٕ کیٛازِ آوُکھ نہٕ یارٕ مےٚ یوٗت کٲنٛسہِ چھِ آسان مَجبوٗری کٲنٛسہِ چھِ آسان باقی باقی کار اٮ۪مَرجنسی چھِ آسان کٲنٛسہِ تہٕ ژٕ وَن مےٚ ژٕ کیٛازِ آوُکھ نہٕ وٕنیُک تام یور وٕنۍ کٔر مَے ژےٚ مےٚ کال ژٕ وَن تہٕ مےٚ ژٕ کَتہِ چھُکھ وٕنۍکٮ۪نَس اے ژےٚ کیٛاہ کران اَتہِ ریٖک پوٗرِ یارٕ ژےٚ چھے نہ عقلا شکلہ کِہیٖنۍ ژےٚ کَر کَرے مےٚ مےٚ فون پَتہٕ چھِ دپان اِنسان چھُ تیز گَژھان یارٕ تیز گَژھِ نہٕ پَتہٕ اَدٕ کیٛاہ گَژھِ اِنسان تُہۍ چھُو اورٕ یور آسان پھیران آ اَسہِ چھِنہ اے اَسے پَتہ چھِ ٹٕرر اَسہِ پَتہ چھِ ژٕ آسَکھ اورٕ یور پھیران اَسہِ چھِنہ پَتہ آسکھ کَران ڈِ گٲڑۍ صاف آ اَسہِ چھِ پَتہ پھیر پھیر ژٕ اَپٲری وۄنۍ ژےٚ بہٕ وَنان ژٕ وات جلدی یور بوٗزتھٕ مےٚ چھُے ژیر گوٚمُت مےٚ چھِ واریاہ ژیر گوٚمُت پَنٛنُے وۄنۍ چھِ مےٚ تَتہِ بیٚچھِنۍ وان لاگُن پَتہٕ وۄنۍ پَتہٕ چھِ یہِ چھِ خۄدا صوب پٮ۪ٹھ وٕچھان سورُے پَتہٕ چھِنہ بٕتھِ حساب دیُن یارٕ مےٚ چھُنہ پَتہ تُہۍ کَپٲرۍ چھُو آسان پھیران یارٕ پھیران چھُو آسان ژٕ وَن تا وۄنۍ وۄنۍ کَر یِکھ ژٕ دوٗن گٲنٹہٕ بیٚیہِ ژےٚ کیٛاہ رووُے ژےٚ کیٛاہ رو بہٕ چھُس نہ اِنسان اِنسان چھُس نہ بہٕ وۄنۍ کَر ژٕ کٲم میٛانہِ خٲطرٕ میٛانہِ باپَتھ بَلاے لَگے پَنٛدہَن مِنٹَن اَنٛدر اَنٛدَر وات جلدی یارٕ ژےٚ چھی مےٚ چھِ پَتہ ژےٚ چھی دوٗر یُن ژےٚ چھُے کَم سے کَم وُہ وُہ کِلوٗ میٖٹَر چھُنہ ریٖکھ پوٗر تام اَدٕ وات ژٕ وۄنۍ جلدی ژٕ وات جلدی وُہ مِنٹ اَدا وَلا وۄنۍ وُہن مِنٹَنا پیٛارَے بہٕ وَلا وَلا واتہٕ واتہٕ جلدی واتہٕ جلدی ژٹ فون پیٛارَے اَتہِ تھَس وُہن مِنٹَن ٹھیٖک چھُنہ آد سا سلام کیٛاہ چھُکھ کَران اَسَلام علیکُم